مین چھُ یِہوٚے کہِ تٔتۍ چھِ یَکجٲہتی چھِ سَمَت چھِ تہٕ یُس زَن مین گرٛوپ چھُ سُہ گوٚو ڈارَن ہُنٛد ڈار چھِ پانہٕ ؤنۍ یَکجاہ ہمیشہ تہٕ تِم چھِ اِنٹرٛیکٹ کَران باقِیَن سۭتۍ تِم چھِ لنٛگویج یُس زَن تِہِنٛز چھِ سۄ چھِ بِلکُل سیم سارنی گرٛپَن ہٕنٛز تہٕ یِم زَن میٛٲنِس ایریاہَس منٛز چھِ ٹرٛایبہٕ روزان تِم چھِ بِچار سختی سان پَنٕنۍ زندگی گُزاران تِم چھِ زیادٕ تَر گوجری کَران تِم